برٛونہہ کالہِ ییلہِ سٲنِس گامَس منٛز اوس کٲنسہِ بُزرگس کٲنسہِ شُرس کٲنسہِ ماجہِ کٲنسہِ بینہِ اوس کران کل دود أسۍ ٲسۍ پتہٕ شونٹھ لاگان یا ٲسۍ لیٚدر لاگان نتہٕ آس آبہٕ دج کران أسۍ ٲسۍ امِس بُزرگس امِس ماجہِ امِس بینہِ یا امِس کورِ ٲسۍ أسۍ ونان ژٕ روز شہلس تاپس مہٕ نیر امہِ سۭتۍ کری زیادٕ کل دود اگر رٮ۪تکٲلہِ کنُ آسہِ ہے رتہٕ کٲلِس منز اوس تاپھ آسان تمہِ وزِ اوس کل دود کران تاپہٕ سۭتۍ وۄنۍ اگر وندس منز ٲسۍ آسان ژٹھ ٲس آسان شیٖنہٕ ژٹھ روٗدکھ یہِ اوس آسان اثر موسم اوس آسان ٹھنڈٕ أسۍ ٲسۍ پتہٕ امِس ماجہِ بینہِ ونان کلس تھاو وٕشنیر امہِ وزِ أسۍ ٲسۍ ونٛدس منٛز چھ امِس ونان وٕشنیر سۭتۍ گژھی فرق رتہٕکٲلِس منٛز ٲسۍ أمِس ونان ژٕ لاگ آبہٕ دٔجۍ امہِ سۭتۍ گژھی فرق بییہِ رُوز شِہلس